ڈرٛایوَر صٲب تُہۍ رُکِو حظ ییٚتی اننت ناگ سومو سِٹینٛڈَس منٛزٕے مےٚ چھُ ییٚتی وَسُن حظ تہٕ یۄس تۄہہِ بیٚیہِ یہِ کِراے چھُو دِنۍ بہٕ نہ سا ہیٚکہٕ یہِ پے ٹی اٮ۪م یا اٮ۪م پے تھرٛوٗ کٔرِتھ کینٛہہ مےٚ ہَسا چھُ کیش اٮ۪ویلیبٕل بہٕ ہَسا چھُس یَژھان تۄہہِ کِراے کیشہٕ ذٔریعہٕ دِنۍ بیٚیہِ یۄس مےٚ یہِ کِراے چھِ دِنۍ تُہۍ ؤنِو حظ تۄہہِ چھُوا چینٛج دۄن ساسَن تِکیٛازِ تہِ یُس مےٚ اَماوُنٛٹ یوٚتام واتہِ کِراے سُہ ہَسا چھُ بَہٕے شَتھ رۄپیہِ تہٕ اَسہِ دِیِو بیٚیہِ چینٛج حظ